ہٮ۪لو اسلام علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ چھُو اَصٕل پٲٹھۍ اۭں اَصٕل پٲٹھۍ ہاں ؤنِو آ بہٕ چھِس ماریا تۄہہِ اوسوٗ نَہ کیٛاہ تھانۍ روٗمُک دِقعت آمٕژ کیٛاہ تھانۍ تُہۍ ؤنِو کیٛاہ دٔلیٖل ٲس اَچھا ٹھیٖک ہَر کُنہِ طرفہٕ دِقعَت گژھان یا پاورٕچ فٮ۪سَلٹی آبٕچ فٮ۪سَلٹی تمِچ چھِ اَسہِ واریاہ دِقعت گژھان تۄہی یٲژ چھِنہٕ دقعت کیٚنٛہہ یہِ چھِ اَسی یٲژ دِقعت مطلب آبٕچ فٮ۪سَلٹی پاورٕچ تہِ بیٚیہِ چھِ بازار تہِ دوٗر تُہۍ کیٛاہ چھُو ٮ۪ژھان بہٕ ہٮ۪کہٕ تۄہہِ نِش مطلب کٔرِتھ وارایاہ اٮ۪فٲٹٕس لَگاو بہٕ تۄہہِ گوٚژھو فٮ۪سَلٹیٖز آسٕنۍ اَتہِ تہٕ بیٚیہِ کیٛاہ چھُ تُہۍ وَنان اَچھا ٹھیٖک تۄہہِ گٔژھو نہٕ کانٛہہ فیس تۄہہِ چھےٚ روٗم بَدلاوُن أسۍ تھاوو تٕہٕنٛدِ خٲطرٕ اَتہِ فٮ۪سَلٹیٖز اٮ۪ولیبٕل پاورٕچ تھاوو آبٕچ تھاوو یُس اَتہِ سُہ تہِ تھاوو اٮ۪ولیبٕل کیٚنٛہہ چھُنہٕ تہٕ وٕنۍ چھُوا تۄہہِ روٗمہٕ چینٛج کَرُن مَہ کٔرِو روٗم چینٛج مَہ کٔرِو روٗم چینٛج

کِن بہٕ بہٕ چھَس وَنان بہٕ کَرو تُہٕنٛز پرٛابلِم دوٗر وٕچھ ییٚتہِ چھِنہٕ آسان پاورٕے سُہ چھِ آسان ہَر کٲنٛسہِ نہٕ پاورٕے مےٚ چھِ پاے ییٚتہِ چھِ بازَر دوٗر ییٚتہِ چھِ آبٕچ دِقعت یِوان آبٕچ قِلعت یِوان آب گوٚژھ ضٔروٗری آسُن تہِ چھُ ٹھیٖک تُہۍ چھُو ٹھیٖک مطلب بہٕ کَر تُہُنٛدِ خٲطرٕ واریاہ کوٗشِش تۄہہِ یہِ لَگاو بہٕ واریاہ اٮ۪فٲٹٕس لَگاو بہٕ تاکہِ تۄہہِ گوٚژھو یِم فٮ۪سَلٹیٖز پرٛووایِڈ گٔژھ آسٕنۍ تِم دِمو أسۍ فٮ۪سَلٹیٖز چاہے آبٕچ آسہِ چاہے پاورٕچ آسہِ مطلب چاہے بازار چھِ ییٚتہِ پٮ۪ٹھ دوٗر کیٚنٛہہ چھِنہٕ أسۍ ہٮ۪کو تٕہٕنٛدِ خٲطرٕ یہِ کٔرِتھ تۄہہِ چھُوا بیٚیہِ روٗم رَٹُن چھُوا کِنۍ نَہ نَہ کیٚنٛہہ چھُنہٕ بہٕ کَرٕ کوٗشِش مطلب تۄہہِ گوٚژھو روٗم اَصٕل پٲٹھۍ روزُن تۄہہِ گوٚژھو اَتھ منٛز واریاہ فٮ۪سَلٹیٖز یِنۍ پاورٕچ نہٕ دِقعت آبٕچ نہٕ دِقعت مطلب یہِ روٗمَس منٛز گژھُن آسہِ تہِ کیٚنٛہہ چھُنہٕ بہٕ کَرٕ تۄہہِ چھُوا روٗم ضوٚرَتھ نَہ تۄہہِ چھُنہٕ روٗم ضوٚرَتھ کِہیٖنۍ نہٕ رٔٹِو وَنۍ روٗم تہٕ نَہ رٔٹِو روٗم ٹھیٖک چھُ بہٕ کَرو تۄہہِ بہٕ کَرو تۄہہِ اٮ۪کاوُنٛٹ نَمبَر سٮ۪نٛڈ